ہیٚلو اسلام علیکُم نہَ حظ ٹھیٖک صحت چھا ٹھیٖک تۄہہِ کوٚت کوٚرو فون اَچھا ٹھیٖک ٹھیٖک آ أسۍ چھِ بیٚنٛک پٮ۪ٹھ حظ آ أسۍ چھِ بینٛک پٮ۪ٹھٕے تۄہہِ کیٛاہ چھُو ناو ٹھیٖک ؤنۍتَو حظ کٔرتو حُکماہ اَچھا ٹھیٖک اَتھ کیٛاہ اٮ۪کاوُنٛٹس چھِنا اَتھ چھِ زٕ ترٛےٚ قٕسم اٮ۪کاوُنٛٹ آسان سیوِنٛگ آسان فِکسٕڈ آسان بیٚیِس بیٛاکھ چھُ آسان کَرَنٹ تُہۍ ؤنۍتَو مےٚ تۄہہِ کُس چھُو کھُلاوُن تۄہہِ چھا یُس یہِ سیوِنٛگ اٮ۪کاوُنٛٹ چھُ تَتھ ییٚلہِ تۄہہِ پۅنٛسہٕ وۅنٛسہٕ بٔرِو تَتھ چھِ ہٮ۪کان اِنٹرٛسٹہٕ وِنٹرٛسٹہٕ کھٔسِتھ چھا ٹھیٖک آ کَرَنٛٹ بیٛاکھ اٮ۪کاوُنٛٹ چھُ تَتھ چھِ ہٮ۪کان واریاہ پۅنٛسہٕ منٛز تہٕ ٹرٛانس ٹرٛانزیکشن وانزیکشَن واریاہ کٔرِتھ اگرے گُتُلۍ پۅنٛسہٕ تہِ یِن تہٕ تَتھ چھِنہٕ ہرجہ وَرجہ آسان کیٚنٛہہ مگر تَتھ چھُنہٕ کھسان اِنٹرَسٹہٕ وِنٹرسٹہٕ وۅنۍ ؤنۍتَو مےٚ تۄہہِ کُس چھُو کھُلاوُن ڈیلی چھِ ہٮ۪کان أسۍ ژَتجی ساس رۄپیہِ کٔرِتھ تھرٛوٗ اے ٹی ایٚم ہٮ۪کان أسۍ اے ٹی ایٚم کارڈَس پٮ۪ٹھ چھِ ہٮ۪کان ژَتجی ساس رۄپیہِ أسۍ وِدڈرٛا کٔرِتھ ہُتھٕ پٲٹھۍ چھِ ہٮ۪کان آ چک چھِ ہٮ۪کان اَکھ زٕ لَچھ رۄپیہِ گٔژھِتھ وۅنۍ اگر تۄہہِ سیوِنٛگ بینٛک اٮ۪کاوُنٛٹَس منٛز آسہِ یَتھ منٛز آسہِ کھولُن تَتھ چھُ لگان تَتھ چھِ لگان تۄہہِ ڈاکمٮ۪نٛٹ آدھار کارڈ پین کارڈ بیٚیہِ کیٛاہ سا فوٹوٗگرٛاف اکھ بیٚیہِ چھُو تۄہہِ پٔرسٕنَلی یُن کیٛاہ چھِ وَنان برٛانٛچَس پٮ۪ٹھ چلو ٹھیٖک ٹھیٖک ٹھیٖک اَچھا تُلِو بِہِو